وعلیکُم اسلام ہے باسا سٕژباے ٹھیٖک صحت چھا حظ ٹھیٖک باسا چھا پانہٕ چھِوا ٹھیٖک صحت چھا ٹھیٖک اَہَن حظ آ تُہی چھِوا بِلکُل بِلکُل حظ تۅہہِ کتہِ اوٚنوٕ نمبر خٲرٕے اوسا آ خٲرٕے اوسا آ چلو ٹھیٖک چھُ کوٚت چھُ ترُن کور کُن چھُ گژُھن دہَن دۄہن خٲطرا تور یی زِ تور کیٛاہ کرنہِ چھُو گژھُن تۅہہِ لداخ گۅڈنیٚتھ

بِلکُل آ آ ؤنِو تۅہہِ ٹھیٖک ہَے چھُ دہن دۄہن پیٚٹھ کر بٲگۍ چھُ تۅہہِ لاگُن کر ہیٛوٗ چھُ لگ بھگ برسوار پیٚٹھٕ گوٚ زٕ ترٛےٚ دۄہ چھِ لگان چھِنا اَوا ٹھیٖک چھُ تہٕ ٹھیٖکھٕے چھُ نیر اللہ تعالی

بِلکُل صحی تُہۍ نیٖوا تُہۍ نیٖوا یہِ ییٚتچی گٲڑۍ کِنہٕ تتچی ٹرٛانسپوٹ گٲڑۍ نِتھ دپ نا تتہِ پیٚٹھٕ چھُ پتہٕ ایٚکٕسٹرا چارجٕس مےٚ دپن مےٚ نِیِو اَسہِ تھٲوِو گۅڈنیٚتھٕے ریٹ کٔرِتھ ییٚتی تہٕ آ بِلکُل صحی یہِ چھُ لگ بگ پینٛگانٛگ چھُ لگ بگ لہہ پیٚٹھٕ لگوٕ تۅہہِ ترٛاوُن تۅہہِ چھُ ایٚکچُؤلی فیٖس ییٚتی پیٚٹھ پریویٹ ترٛاوان لہہ تام وۅنۍ ییٚلہِ تُہۍ دپان چھِو أسۍ گژھو تۅہِی سٍتۍ تھٲوِو تیٚلہِ نِمو بٕے تتہِ پیٚٹھٕ چھِ الگ چارجِس تتہِ پیٚٹھ چھُ لگ بگ پیٚنگانٛگ لگ بگ ستتھ شیٖتھ کِلوٗ میٖٹر دوٗر ییٚتہِ پیٚٹھ تہِ چھُ لگ بگ پنژاہ ستتھ کِلوٗ میٖٹر دوٗر

یہِ تۅہہِ باسوٕ دۄہ وٲے باسوٕ تۅہہِ ٹھیٖک تہٕ مےٚ چھُنہٕ ہرجہٕ کِہیٖنٛۍ مےٚ چھُ دۄہ وٲے تہِ ٹھیٖک تہٕ کِلوٗ میٹر حِسابہٕ تہِ ٹھیٖک اَوا تہِ ہَن چھُ سُہ ہیٚکو ؤنِتھ کٔرِتھ کیٚنٛہہ چھُنہٕ باقٕے ڈریور ہیٚیَن تمہِ کھوتہٕ ہیٚموے پتہٕ چھُ تۅہہِ کمٕے بیٚیہِ کیٛاہ چھُ اسہِ نِیُن یہِ گٲڑۍ ہَسا چھِ چۅیِس سٕنٛز گٲڑۍ تہٕ گٲڑۍ چھِ چۅیِسٕچ اِنووا چھِنہٕ چۅسٕچ بِلکُل آ امہِ کھۅتہٕ گژھِ نہٕ کٲنٛہہ پھیرٕ فرق کِہیٖنٛۍ کیٚنٛہہ پرواے چھُنہٕ مےٚ چھُ نمبر دیُتمُت بہٕ تہِ تھاوٕ سُنٛد فون کیٚنٛہہ پرواے چھُنہٕ دوٚپمےَ مےٚ چھُ نمبر یِہَے کیٚنٛہہ پرواے چھُنہٕ ییٚتھۍ نمبرس کٔرۍزیٚو فون اَہَن حظ چلو تیٚلہِ